مےٚ ٲس بَچپَن پٮ۪ٹھَے اٮ۪سٹرٛانامی پَسنٛد تہٕ یِتھ پٲٹھۍ زَن یا سُہ گیلٮ۪کسیٖز چھِ یا بَدل بیٚیہِ بیٚیہِ کیٚنٛہہ چیٖز چھِ گیلٮ۪کسِیَن منٛز کوٚمِٹٕز چھِ آسان پٕلینٮ۪ٹٕز چھِ آسان سٕٹارٕز چھِ واریاہ زیادٕ یِم چھِ مےٚ واریاہ زیادٕ پَسنٛد تہٕ بیٚیہِ پٕلینٮ۪ٹٕز یِم سٲری یِم چھِ مےٚ واریاہ زیادٕ پَسنٛد تہٕ بیٚیہِ یِتھ پٲٹھۍ یہِ ہَسا یہِ یِم پٕلینٮ۪ٹ نَژان چھِ سَنَس أنٛدۍ اِرٕد گِرٕد تہٕ یہِ تہِ چھِ مےٚ واریاہ زیادٕ خۄش گَژھان تہٕ یہِ ہَسا یہِ یہِ ہَسا یہِ دۄہ کِتھ پٲٹھۍ چھِ یہِ کھَژان یا لوسان کِتھ پٲٹھۍ چھِ یہِ ہَسا یہِ یہِ چھِ مےٚ واریاہ زیادٕ فیسِنیٹ کَران